اکھ لَچھ اکھ لَچھ پنٛژاہ ساس زٕ لَچھ زٕ لَچھ دہ ساس پَنژاہ زٕ لَچھ پَنژاہ ساس ترے لَچھ دہ ساس ژور لَچھ پَنژاہ ساس پانٛژھ لَچھ پَنژاہ سا